حال حالٕے یُس گٔے جی ٹونٹی میٖٹنٛگ انڈیاہس منٛز یتھ انڈیا یۄس انڈیاہن کٔر ہوسٹ یتھ ؤرۍ یس پٮ۪ٹھ سُہ چھُ اکھ واریاہ زیادٕ دلچسپ اِوینٹ یُس یتھ ؤرۍ یس منٛز گوٚو یُس مےٚ ؤنۍکیٚن اصل پٲٹھٮ۪ن یاد چھُ سُہ چھِ یِہٕے جی ٹونٹی امہِ سۭتۍ آو سٲنِس مُلکس تہِ واریاہ زیادٕ فٲیِدٕ پرٛٮ۪تھ کانٛہہ سِٹی یوٚت تہِ وزٹٲرٕس گٔے وِزٹ کرنہِ یا یِم جی ٹونٹی یِکۍ میٚمبر ٲسۍ تمو سۭتۍ آو سانس مُلکس واریاہ زیادٕ فٲیِدٕ امہِ موٗجوٗب چھُ مےٚ یہِ واریاہ زیادٕ دلچسپ باسان یہِ اوس نوزِ منٛز تہِ برابر رٮ۪تس دۄن رٮ۪تن امہِ سۭتۍ آو واریاہ تِمن سٹیٹن تِمن سٹین فٲیِدٕ یوٚت یِم میٚمبر گٔے اسۍ کرو پننہِ سٹیٹٕچ کتھ کٔشیٖرِ ہِنٛز ییٚتہِ آو واریاہ زیادٕ أمۍ سمبالنہٕ تِہنٛدس وٮ۪لکمس خٲطرٕ آو ڈیکوریٹ کرنہٕ سٲنۍ سٹی واریاہ زیادٕ امہِ سۭتۍ آو اسہِ واریاہ زیادٕ فٲیِدٕ ییٚتیُک سڑکہٕ آیہِ سمبالنہٕ ییٚتِکۍ یِم بِلڈنٛگ آیہِ سمبالنہٕ تِہنٛدِ خٲطرٕ آو واریاہ زیادٕ اصل انتظام کرنہٕ تمہِ سۭتۍ آو یتھ واریاہ زیادٕ فٲہِدٕ یۄس ییٚتۍ تہِ میٹنٛگ گٔے سۄ گٔے ٹیوٗرزمس رلیٹڈ یِم سیاحت چھِ سیاحتس آو تمہِ سۭتۍ واریاہ فٲیِدٕ یا باقٕے سٹیٹن منٛز اگر أسۍ وٕچھو آٹ کلچرس پٮ۪ٹھ آو وٕچھنہٕ یُس ییٚتیُک تہزیٖب چھُ تتھ آو تھوڑا بہت ترقی دِنہٕ یُس ییٚتیُک ٹیوٗرزم چھُ یُس سیاحس سیاحتی مقام چھِ تِم آیہِ تِمن پٮ۪ٹھ آو واریاہ زور دِنہٕ یۄس ییٚتِچ معٲشی حالت چھِ سیاسی حالت چھِ أمن پٮ۪ٹھ آو واریاہ زیادٕ نظر ترٛاونہٕ ساروٕے دِژ پنٕنۍ پنٕنۍ راے ساروے میٚمبرو دِژ پنٕنۍ پنٕنۍ راے گوٚو امہِ سۭتۍ چھِ پرٛٮ۪تھ کُنہِ یم یتھ مُلکس منٛز تہِ یہِ میٖٹنٛگ چھِ گژھان تتھ مُلکس چھ امہِ سۭتۍ فٲیِدے یِوان یِہُس اگر سٲنِس مُلکس منٛز یہِ میٹنٛگ گٔے امہِ سۭتۍ آو واریاہ زیادٕ فٲیِدٕ سانٮ۪ن پرٛٮ۪تھ کُنہِ سٹیٹن سارنے سٹیٖزنن یی امیُک فٲہِدٕ امہِ موٗجوٗب چھِ یہِ واریاہ زیادٕ اصل اِوینٹ یُس یاد تھاوُن لایق چھُ